پانٛژھ ژور کُنہٕ وُہ شیٚتھ سَتہٕ نمتھ دٔہ پانٛژھ کُنہٕ وُہ شیٚتھ دُنَمَتھ پَنداہ ژور کُنہٕ وُہ شیٚتھ نَمَتھ ٲٹھ کاہہ کُنہٕ وُہ شیٚتھ اَرنَمَتھ پاژھ پانٛژھ کُنہٕ وُہ شیٚتھ پانٛژٕنَمَتھ